آ سٲنِس اٮ۪رِیاہَس منٛز چھِ اَکھ اصۭل بٔڑ واٹَر یعنی کہ تَتھ چھِ أسۍ وَنان دٔریاے سِنٛد یعنی کہ سِنٛد رِوَر چھِ أسۍ تَتھ وَنان سُہ چھُ یعنی کہ مین گاندَربَل مٔنٛزۍ فُلو گژھان سُہ چھِ یعنی کہ تَتھ منٛز چھِ واٹَر رِفٹِنٛگ تہِ کران مےٚ تہِ چھِ پانہٕ اَکہِ دۄیہِ لَٹہِ کٔرمٕژ واٹَر ریٚفٹِنٛگ وُسنہٕ پٮ۪ٹھ چھِ مےٚ کٔرمٕژ برابَد نُنَر تانیٚتھ کم سے کم ٲٹھ پانٛژھ شےٚ کِلومیٖٹَر چھِ مےٚ واٹَر ریٚفٹِنٛگ کٔرمٕژ تَتھ منٛز مےٚ چھِ بیٚیہِ کٔرمٕژ کٲم بوٹِنٛگ چھِ کٔرمٕژ تَتھ منٛز مےٚ یعنی کہ یہِ چھُ یِم چیٖز اَگر أسۍ وُچھان چھِ ٹوٗرِسٹ اگر یِوان چھِ سٲنِس یَتھ گاندَربَلَس منٛز تِم چھِ اَتھ رِوَر سِنٛدَس منٛز یعنی کہ دریاے سِنٛدَس منٛز چھِ تِم ضُروٗری گژھان تَتہِ چھِ سران کران بوٹِنٛگ چھِ کران ریٚفٹِنٛگ چھِ کران یِم چیٖز چھِ یِوان ضُروٗری کرنہٕ یعنی کہ ضُروٗری چھِ یِم ٹوٗرِسٹ کران مطلب یِم چیٖز چھِ کران بیٚیہِ اَگر أسۍ وُچھان چھِ یہِ اوس سون لوکَل چھِ کُنہِ ساتہٕ یعنی کہ فِشِنٛگ تہِ کران یعنی کہ تٔم چھِ گاڈٕ رَٹان اَتھ دریاے سٔہ سِنٛدَس أندۍ أندۍ چھِ تم گاڈَن تہِ بہوان گاڈٕ تہِ چھِ رَٹان اَگر أسۍ وُچھان چھِ زٕ ساس ژۄداہَس منٛز آو ییٚتہِ یعنی کہ فُلڈ آیہِ ییٚتہِ فُلَڈ آیہِ تٔمۍ ؤری ییٚتہِ تٔمۍ دۄہ تٔمۍ ؤری آو زبردَس فُلڈ آیہِ ییٚتہِ کٔشیٖرِ منٛزٕ آلموشٹ یُس سون یعنی کہ جہلِم رِوَر اوس تٔتھۍ آو فُلَڈ تٔمۍ سۭتۍ کیٛاہ گٕے سٲنۍ سِریٖنگر ڈُبے بیٚیہِ ییٚتہِ أندۍ أندۍ اٮ۪رِیا ٲسۍ تِمَن تہِ آ کھۄت یعنی کہ آب سُہ اوس زبردَس اَکھ مطلب قہر اوس سُہ یَتھ منٛز پتہٕ لُکَو یوٗنِٹی کٔر گامہ کیٚو لُکَو کٔر یوٗنِٹی تمَو کوٚر مدتھ تِمَو نیُو دۄد سبزی وبزی چاے واے نِیَکھ باقٕے راشَن نِیَکھ شہرکیٚن بایَن تِمَن کوٚرُکھ مدتھ اَتھ دوران یعنی کہ ییٚمہِ ساتہٕ یہِ کیٛاہ آو فُلَڈ آو یہِ فُلَڈ اوس مطلب یہِ اوس قہر تٔمۍ ؤری مطلب واریاہ نقصان گوٚو أڑۍ موٗدۍ تہِ تہٕ بٔتہِ اوسُس مدتھ کران میٚتہِ کوٚر پَنٛنہِ طرفہٕ واریاہ اَسہِ کٔرۍ رِسکیو تہِ واریاہ اَسہِ بچٲے تہِ واریاہ بیٚیہِ کٔر اَسہِ کٲم اَسہِ چلٲو اَکھ ایٚن جی او تہِ چلٲو اَسہِ ییٚمہِ زریعہ اَسہِ یِمَن مدتھ کوٚر اَسہِ کٔر کٔن أڑۍ کٔر واریاہَن جایَن کٔر رِہیبلیٹ اورٕ یور بیٚیہِ کٔر اَسہِ کٲم پتہٕ تِمَن کوٚر پرووایِڈ بَتہٕ وَتہٕ کورکھ پروایِڈ چاے واے کٔرٕکھ پرووایِڈ سبزی کٔرٕکھ پرووایِڈ کھیٚن چھیٚن کوٚرکھ پرووایِڈ اَتھ دوران تہٕ یِم چیٖز چھِ یِوان یِم آیہِ اٮ۪کٕسپریٖنَس چھِ یِوان وَنٕس اِن اےٚ لایِف ٹایِم یِوان کرنہٕ کیٛازِکہ یہِ فُلَڈ تہِ چھِنہٕ یِوان بار بار تہِ چھِنہٕ یِوان مگر زٕ ساس ژۄداہَس منٛز آیہِ یَتھ منٛز اَسہِ پےٚ واریاہ محنت سٲنِس یِم تہِ یوٗتھ اوس یِم دوٗر دوٗر اٮ۪رِیا ٲسۍ سٔہ سریٖنگر یِمَن نہٕ سہلاب آو تِمَو کوٚر مدتھ یِمَن اٮ۪رِیاہَن منٛز

پتہٕ گٔے کٲم یُتھٕے سہلاب ووٚتھ تہٕ پتہٕ کوٚرہاکھ مدتھ تہِ گَرَن منٛز واپَس گژھَنس منٛز تِمَن منٛز صفٲیی کرنَس منٛز یِم چیٖز آیہِ لَبنہٕ